مےٚ کرے پانٛژھ شےٚ دۄہ برٛۄنٛہہ آنلایِن آرڈَر اَکھ یہِ بوٗٹھ دہَن ساسَن ہُنٛد سُہ چھُ نایکِیُک مِنترٛا پٮ۪ٹھ کوٚر مےٚ آرڈَر تہٕ چھُس بہٕ تَتھ پیٛاران واریاہ ٹایمہٕ بعد آو آرڈَر گوٚۄ ٹھیٖک روٚٹ مےٚ آرڈَر تہٕ مےٚ ٲس کیش پیمیٚنٛٹ مےٚ ٲسۍ پونٛسہٕ گۄڈٕنیٚتھے دِتۍ مِتۍ تہٕ کوٚر مےٚ سایِن پارسَلَس تہٕ بہٕ کاپی ٲسی کہتام کاپی کوٚر مےٚ سایِن تَتیٚس روٚٹ یُتھُے مےٚ سُہ کھلو تَتہِ وُچھ مےٚ تَتہِ چھِنہٕ بوٗٹھ کِہیٖنۍ تَتہِ چھِ کہتٲنۍ کہتٲنۍ اوس ووتمُت ٹی شٲٹ ٹایپہ ڈَبَس منٛز برابَر بٔے گوس پریشان مےٚ گٔے دَہَن مِنٹَن بولتیی بَنٛد مےٚ دوٚپ یہِ کیٛاہ دٔلیٖل میٚے بوٗٹھ کوٚر یہِ کیٛاہ یَتھ منٛز ٹی شٲٹ دۄن ہَتَن ہنٛز ٲٹھ ساس ٲٹھَن شیٚتَن ہُنٛد نۄقصان کوٚرُکھ مےٚ گوس بہٕ پریشان مےٚ کوٚر یِمَن فون بھیا ژٕ یہِ واپَس ژٕ وُچھ یہِ کیٛاہ چھُ یَتھ منٛز سُہ آو تہٕ ووٚنُن بہٕ کیٛاہ ہیٚکہٕ اَتھ چھِ وونۍ اَکھ کٲم کَرٕنۍ اَتھ چھِ وۄنۍ کمپٔنی ایٚپلِکیشَن لیٚکھٕنۍ پَتہٕ گژھہِ رِفَنٛڈ بہٕ گوس تہٕ کوٚر مےٚ گۄڈٕ مِنترا والیٚن فون ہے اسہِ چھیٚے نہٕ پاے کیٚنٛہہ ہُو مٔنجِکھ معٲفی وٲفی تہٕ کٔر مےٚ بہٕ چھُس معٲفی منٛگِتھ بہٕ چھُس وَنان ٲں معٲفی سۭتۍ کیٛاہ گژھہِ مےٚ دِیُو تُہۍ دوٚپنَکھ ہے أسۍ دِمہو آرڈَر کرو یِہٲے واپَس یِہٲے بوٗ آرڈَر یِہٲے بوٗٹھ دۄپمَس نَہ مےٚ لَگہِ نہٕ یہِ اَتھ سۭتۍ وۄنۍ کِہیٖنۍ تُہۍ کٔرِو وۄنۍ اَکھ کٲم تُہۍ دیٖزیٚو مےٚ رِفَنٛڈ بہٕ لیٚکھہٕ ایٚپلِکیشَن آدھار کارڈ پَنُن تہِ تھاو بہٕ تۄہہِ اَتھ سۭتۍ یہِ سوزہو تۄہہِ بہٕ میل کٔرِتھ تُہۍ یِم ڈیلوٕری یِم ہب چھِ یِم کَران تۄہہِ میل پانٔے تُہۍ کرِو دِیُو مےٚ پَنٕنۍ پونٛسٔے واپَس آو یہِ ونُن ہے وُنٛکیٚنَس گژھہِ نہٕ یہِ رِٹٲرٕن کیٚنٛہہ اَتھ چھُ مےٚ دَہہِ دُہۍ بعد یُن دوٚپمَس وۄنۍ کیٛاہ بَنہِ دَہَن دوٚہَن چھا بیٚیہِ پیٛارُن دوٚپُن اَتھ چھِ اورٕے یِہٲے چھِ اَتھ فارمَلٹی چھِ یہِ دَہہِ دُہۍ بعد ہیٚکہِ یہِ رِٹٲرٕن گٔژھِتھ وُنٛکیٚس گژھہِ نہٕ چلو ٹھیٖک چھُ یہِ ژٕ اورٕ دَہہِ دُہۍ بعد تہٕ تھوٚو مےٚ بوٗٹھ پان یہِ ڈَبہٕ پانسٕے اَتھ منٛز کیٛاہ چھِ ٹی شٲٹ گوٚو ٹھیٖک تہٕ آو یہِ دَہہِ دُہۍ بعد نِوُن ہسا بوٗٹھ کرنٲوُن بیٛاکھ سایِن کہتانۍ کوٚر مےٚ بوٗٹھ کوٚرُکھ مےٚ تِمو پٮ۪ٹھٔے فون مطلب او ٹی پی وَن سا ووٚنکھ مےٚ تِمَن او ٹی پی تہٕ کٔرٕکھ تِمو یہِ کیٛاہ اوسُکھ کَرُن کوٚرُکھ پتہٕ گٔے کٲم آو مےٚ تِمَن دَہہِ منٹہِ بعد بیٚیہِ فون یِتھ کَنۍ ہے ہے یہِ نمبَر وَن ژٕ یَتھ أسۍ واپَس ژےٚ رِفَنڈ کَرو دیٛتُکھ مےٚ تِمَن ایٚکاوُنٹ نمبر تہٕ کوٚرُکھ تِمو مےٚ رِفَنڈ مگر مےٚ باسیٛو اَکھ چیٖز یُس یہِ آنلایِن قصہٕ چھُ یہِ چھِنہٕ اصٕل صحیٖح چھُنہٕ یہِ کیٚنٛہہ بھروسہٕ دار کار چھُنہٕ یہِ کِہیٖنۍ اَتھ چھِ بےٚ بھروسہٕ کارخانہٕ یہِ آنلاینُک نَہ چھِ پَیی یہِ کیٛاہ مِٹیٖریل چھُ بُتھہِ کٔنۍ وُچھن ہُتھ کَنۍ اَگر آف لایِن وُچھو تَتہِ وُچھُو اَتھہٕ سۭتۍ ٲں تٔمِس ہیٚکو دُکاندارَس ؤنِتھ تہِ اسہِ سایِز اَگر گٔے أسۍ اَنو وُنٛکیٚنسٕے واپَس دَہ دۄہ پیٚن نہٕ اَتہِ چھِ رِٹٲرٕن چھُ گژھان مگر اَتہِ چھُ پیٚوان پیٛارُن توٚتانیٚتھ مگر وۄنۍ زَن آسہِ مجبوٗری اِنسانَس کیٚنٛہہ کُنہِ چیٖزٕچ مطلب پتہٕ چھُ تٔمِس دَہ دۄہ بیٚیہِ پیٛارُن مگر تَؤے باسیٛو مےٚ یہِ چھُنہٕ ٹھیٖک چیٖز آنلایِن مےٚ باسیٛو نہٕ یہنٛدۍ یِم چیٖز تہِ مے مِٹیٖریل تہِ تِتھۍ کیٚنٛہہ فوٹُوَس منٛز آسان اَکھ قسٕم بُتھہِ کَنۍ آسان بیٛاکھ تِم کیٛاہ مطلب یہِ چھُ بھایا اومُے کٲش ٲیُل کارخان یہِ چھُنہٕ صحیٖح کیٚنٛہہ مےٚ کھوٚر یہِ زبردَست بہٕ چھُس وَنان اَمہِ کھۄتہٕ چھُ آف لایِن زبردَست یُس مےٚ دوٚیِم پرٛو گۄڈٕنیٛک پرٛڈوکٹہٕ اَنے مےٚ آف لایِن سُہ باسیٛو مےٚ زبردست یُس مےٚ یہِ آن لایِن اوٚن نَہ أمۍ تُل مےٚ بھروسٕے أمۍ تُل مےٚ بھروسہٕ کَتھ پٮ۪ٹھ آن لایِن چیٖزَن پٮ۪ٹھ تُل مےٚ أمۍ بھروسٕے مگر مےٚ کھوٚر اَتہِ تہِ کھوٚر مےٚ یِم چھِ نَہ ہہ نَہ أزۍ کہ بعد نَستہِ رٕکھ آن لایِن اَننَس پٮ۪ٹھ اَکھ گٔے پونٛسہٕ تہِ زیادٕ ہاوان أختٕے ڈِسکاوُنٛٹ ہورٕ آسان ریٹ آف لایِنہٕ کھۄتہٕ زیادٕ نَہ آسان مِٹیٖریل اصٕل نَہ آسان کَلَر تہِ بَکواس آسان بٔلۍ ہاوان ڈِسکاوُنٛٹ ہسا چھُ یوٗتاہ ژَکہِ نہٕ ڈِسکاوُنٛٹ آسان کِہیٖنۍ نفرتٕے گٔے مےٚ واریاہ واریاہ زیادٕ بھروسہٕ ووٚتھ مےٚ بہٕ اوسُس نَہ تہٕ واریاہ اَمہِ برٛۄنٛہہ کَرے مےٚ آنلایِن تہِ آرڈَر مےٚ باسے نہٕ ٹھیٖک ٹھاکھ نَہ یُس مےٚ یِمن دوٚیِم غلط کوٚر مےٚ سۭتۍ أتی باسیٛو مےٚ یہِ نَہ سا چھُنہٕ صحیٖح کِہیٖنۍ بہٕ چھُس لاسٹَس پٮ۪ٹھ یی وَنان کہِ یُس یہِ آنلایِن یِم سِسٹَم چھِ یہِ چھُنہٕ صحیٖح کیٚنٛہہ